ہیٚلو ہیٚلو اَسلامُ علیکُم تُہۍ چھُو ٹھیٖک پٲٹھۍ آ بہٕ چھَس سکوٗل پٮ۪ٹھ کال کَران آ تُہُنٛد یہِ چھُنا یہِ تُہُنٛد تُہُنٛد بَچہِ چھُنا ساحل آ سُہ چھُ سُہ گوٚو واریاہ زیادٕ بٮ۪مار تہٕ مےٚ کوٚروٕ تۄہہِ اَوے فون زِ سُہ نِہوٗن گَرٕ أسۍ کَرو واریاہ زیادٕ کوٗشِش أسۍ دِمو تٔمِس فٔسٹہٕ ایٚڈ تہِ تیٛوٗت کال تہٕ یوٗت کال تُہۍ وٲتِو أسۍ تھاوو تٔمِس واریاہ زیادٕ خیال مگر أسۍ چھِ یہِ وَنان زِ تُہۍ یِیو یور سُہ نِیٖہوٗن تۄہہِ کوٗشِش کٔرِو جلدی یِنِچ تی چھَس بہٕ نہَ اُلٹی سُہ اوس بٮ۪مار گوٚمُت تہٕ سُہ اوٚنُکھ آفِسس منٛز تہٕ تِمو دوٚپ باقٕیو سِٹوٗڈنٛٹو یہِ گوٚو بٮ۪مار یہِ چھَنہٕ پےَ کیٚنٛہہ تٔمِس کیٛاہ گوٚو تہٕ تُہۍ تہِ وٲتِو تہٕ کوٗتاہ ٹایم ووٚنوٕ تُہۍ تۄہہِ لَگوٕ بہٕ چھَس دَپان تُہۍ کٔرِو تھوڑا جلدی کوٗشِش اَگر سُہ چھُ یہِ کہِ واریاہ زیادٕ بٮ۪مار سُہ چھُ ییٚتی آفَسَس منٛز تہٕ سُہ چھُ وَدُن تہِ ہٮ۪وان واریاہ زیادٕ اَدٕ اَدٕ حظ تُلِو بِہِو اَسلامُ علیکُم